بہٕ چھَس ہَر وِزِ پونسہٕ بَچاونٕچ کوٗشِش کران تہٕ بہٕ چھَس گرِ تہٕ پونسہٕ کران جمع تہٕ تھاوان پَتھ کُن تہٕ تَمہِ علاوٕ چھُ مےٚ بینکَس منٛز تہِ ایکاوُنٹ تہٕ بہٕ چھِ مےٚ چہِ کٔرۍ مٕتۍ تَتہِ مےٚ چھِ سِکیٖم تھاے مَژٕ مےٚ چھ میوٗچوَل فَنڈٕس تھٲے مٕتۍ یِم مےٚ برونہہ کُن لگن ضوٚرتھ ییٚمہِ وِزِ مےٚ کیٚنہہ زیادٕ ضروٗرت آسہِ کانہہ اَشد ضروٗرت آسہِ تَمہِ وِزِ تِکیازِ تمہِ وِزِ کَڑکھ بہٕ تم پونسہٕ پَتہٕ مےٚ چھِ تھٲے مٕتۍ واریاہن بیکَن منٛز ایکَاوُنٹ ڈاک کھانَس منٛز ایکَاوُنٹ تہٕ تَتہِ چھس بہٕ پونسہٕ جمع کران تِکیازِ ییٚمہِ وِزِ مےٚ پَتہٕ کانہہ اَشَد ضروٗرت کانہہ زیادٕ ضروٗری آسن پونسہٕ تَتین ہٮ۪کہٕ بہٕ پتہٕ تِم پونسہٕ کٔڑِتھ تہٕ تتین ہٮ۪کہٕ بہٕ تِم اِستعمال کٔرِتھ